ہیٚلو السلام علیکُم آ ؤنِو حظ تُہۍ حظ اوسوٕ فون کوٚرمُت تۄہہِ چھُو کیٛاہ تھام تِلہٕ دَپان لاگُن اہن حظ اہن حظ آ بِلکُل صحیح بِلکُل صحیح اچھا اچھا ساری أسۍ ما آسَو تھوڑا بِزی ٲسۍ تہٕ تَوَے موٗجوٗب ہیٚوک نہٕ أسہِ فون رٔسیٖو کٔرِتھ بِلکُل اَہَن حظ اَہَن حظ بِلکُل صحیح اچھا ٹھیٖک ٹھیٖک صحیح بِلکُل بِلکُل اَسہِ چھِ مُختلِف آسان وۄنۍ ییٚمس پَنُن یہِ کیُتھ آسہِ مطلب کیُتھ آسہِ تٔمِس ڈِزایِن آسہٕ پَسَنٛد تہٕ سُہ ہیٚکہِ سُہ سِلیکٹ کٔرِتھ بِلکُل اہن حظ آ تولہٕ اَکھ تولہٕ مان ژٕ یُس أسۍ گۄڈنٮ۪تھ چھُ اکھ تولہٕ اَتھ منٛز چھِ واریاہ قٕسٕم آسان اگر تۄہہِ مطلب کانٛہہ چھُ کانٛہہ چھُ سَستہٕ لگاوان کانٛہہ چھُ مطلب ہاے لگاوان یہِ چھُ پَنُن پَنُن چوٚیِس آسان مطلب پَنُن پَنُن حُب آسان کیٛاہ لَگہِ اگر حظ تُہۍ مطلب اَصٕل چھُنہٕ حظ آسان کٲشِر پٲٹھۍ چھُ اَصٕل سَجوُن مطلب سُہ چھُ آ سُہ چھِ أسۍ ہاے کالٹی منٛز اہن حظ آ بِلکُل سُہ چھِ گژھان چھُ گژھان سُہ پانٛژھ ساس گۄڈٕنٮ۪تھ مطلب تولہٕ اَہَن حظ آ بِلکُل پانٛژھ ساس اَہَن حظ یُس تَمہِ کھۄتہٕ لو آسہِ سُہ دوٚپ ژور ساس ترٛےٚ ساس زٕ ساس تہٕ مطلب یِتھٕے پٲٹھۍ بِلکُل صحیح صحیح اَہن حظ آ بِلکُل برابر چھِ أسۍ لگان کانٛہہ اگر حظ مطلب یہِ کانٛہہ چھُ آسان پَتہٕ ایٚمَرجَنسی مطلب سۄ جلدی بٲز چھِنہٕ أسۍ کَران کِہیٖنۍ نہٕ کَم سے کَم رٮ۪تھ چھِ أسۍ لَگان کیٛازِکہِ یہِ چھُ آسان اَتھٕ کیٛازِکہِ یہِ چھُنہٕ حظ آسان اَتھٕ سۭتۍ لَگاوُن گَرِچ کٲم بِلکُل اَہَن حظ آ تہِ گَرِچ کٲم تہِ چھِ آسان مطلب اورٕ یورٕ چھِ اہن حظ آ بِلکُل صحیح رَنُن چھُ آسان تَمہِ مطلب چھُنہٕ حظ تُلان ٹایِم اَہن حظ آ چلو چلو کیٚنٛہہ نہ حظ چھُنہٕ پَرواے بہٕ کَرہو تۄہہِ سٮ۪نٛڈ تُہۍ کٔرزیٚو او کے او کے میم کیٚنٛہہ چھُنہٕ پَرواے او کے السلامُ علیکُم